اَسہِ اوس ہیر ٹِرٛ ٹِرٛمَر آرڈر کوٚرمُت اٮ۪مَزان پٮ۪ٹھ تہٕ ییٚمِچ ڈٮ۪لؤری واریاہ جلدی گٔیے تہٕ ڈلِؤری تہِ ٲس واریاہ اَصٕل تہٕ پرٛوٚڈَکٹ کَنڈِشَن تہِ ٲس واریاہ تہٕ پرٛوٚڈَکٹ تہِ چھِ واریاہ اَصٕل تہٕ آز گٔیے مےٚ تَتھ پںٛداہ دۄہ چَلان أسۍ أسۍ چھِ ییٚتہِ سٲری لٔڑکہٕ تَمہِ سۭتۍ تَمیُٚک فٲیدٕ تُلان تہٕ واریاہ اَصٕل پرٛوٚڈَکٹ اوس تہٕ بیٹری پِک اَپ تہِ واریاہ اَصٕل یوٗت نہٕ اَسِہ اٮ۪کسپٮ۪کٹ اوس کوٚرمُت تمہِ کھۄتہٕ زیادٕ درٛاو سُہ اَصٕل